ٹیکنالجی ہُنٛد واریاہ زیادٕ مدتھ یُس اَسہِ ٹرٛانٕسپوٹیشَن اِنٛڈَسٹرٛی منٛز چھُ لَبنہٕ یِوان سُہ گوٚو زِ أسۍ چھِ ہٮ۪کان آن لایِن ٹِکٹہٕ بُک کٔرِتھ گَرِ بِہِتھ ییٚمہِ خٲطرٕ اَسہِ پٮ۪وان بَڈٮ۪ن لاینَن منٛز روٗزِتھ پَنُن نمبَر رٔٹِتھ تَمہِ کہِ وجہ سۭتۍ آو اَسہِ واریاہ زیادٕ فٲیدٕ آن لایِن ایپہٕ سۭتۍ چھِ أسۍ ڈِجِٹَل چیٚکِنٛگ سِٹیٹَس کَران ٹرٛینَن ہُنٛد أسۍ چھِ ہٮ۪کان لایسَنَس تہِ آن لایِن ڈاوُن لوڈ کٔرِتھ تہٕ ٹٮ۪کنالجی سۭتۍ گھنٛٹَن ہٕنٛز کٲم چھِ مِنٹَن منٛز سَپدان تہٕ مِنٹَن ہٕنٛز کٲم چھےٚ سٮ۪کَنٛڈَس منٛز سَپدان تہٕ أسی چھِ ہٮ۪کان سیرو تفریٖح آرام سان کٔرِتھ بِنا کُنہِ رُکاوَٹ وَرٲے